ہٮ۪لو اَسلام علیکُم تُہۍ چھِو حظ سیٚکھ کَڑَن وٲلۍ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَسہِ حظ ٲس سیٚکہِ گاڑِ پانٛژھ شےٚ ضوٚرَتھ تُہۍ ہیٚکِو حظ اَسہِ دیانٲوِتھ سیٚکھ سُہ حظ ٲس تھوڑا ایمَرجَنسی پَہمَتھ تہٕ تَمے کِنۍ کَرے مےٚ تۄہہِ کال وۄنۍ کٔرِو حظ کیٚنٛہہ لِحاظہ وِحاظا اَسہِ حظ چھِ پوٗرٕ خاندانَن تۄہی نِش سِیٚکھ نِمٕژ کیٚنٛہہ حظ چھُو تُہۍ کَران مےٚ چھِ پانٛژَن دۄہَن منٛز ضوٚرَتھ مےٚ چھِ کٲم چَلان مےٚ کَتہِ حظ مانُن دٔسِل ییٖتِس ٹایمَس پیارُن اچھا اچھا تۄہہِ چھُنہٕ ایویلیبٕل کِہیٖنۍ تۄہہِ چھُ پیٚوان یِہ سِیَنٛدِ منٛز کَڑٕنۍ گۄڈٕ اچھا ٹھیٖک ٹھیٖک اچھا اچھا اس لیے چھُ تُہۍ گۄڈے اَنان ٹِپَر وِپَر کَران ایٚرینٛج پَتہٕ چھُو تُہۍ کَران یہِ اچھا اچھا ٹھیٖک تہٕ پَتہٕ کۭتِس چھُو دِوان تُہۍ اَسہِ اَکھ گٲڑۍ اگر زَن أسۍ تۄہہِ نِش اَنو یہِ حظ چھُ زیادٕ گژھان کیٛاہ چھِو تُہۍ وَنان پَنُن لِحاظ چھُ مےٚ حظ تھوڑا بہت آسان تیٚلہِ کیٛازِ چھِ پَنٕنۍ پَنٕنۍ خریٖدار آسان تھوڑا بہت لِحاظ چھِ پَنٕنۍ گژھان اچھا اچھا اچھا اچھا اچھا ٹھیٖک تہٕ پَتہٕ پَتہٕ کوٗتاہ دۄہ چھِو تُہۍ وَنان لَگنو اَتھ تۄہے سوزنَس منٛز یِہ وۄنۍ کٔرِو حظ تھوڑا جلدی پَہمَتھ تہٕ اَسہِ حظ چھِ دٔسِلَن یِمَن رُکہِ نا کٲمٕے اَمہِ کِنۍ چھِ ایمَرجَنسی پَہمَتھ تھوڑا تۄہہِ کِہٲزِ وَنو بہٕ تۄہہِ یِم چھِ مُشکِلٕے سان یِم دٔست پَتہٕ ییٚلہِ یِمَن اورٕ یورٕ چھِ کَم یِم چھِنہٕ گۄڈٕ ژھٕنان اَکی ساتہٕ وَنۍ تہِ کیٛاہ چیٖز چھُ کَرُن تہٕ کیٛاہ بیٚیہِ کھَلان اَکھ ڈِزایِن بیٚیہِ دۄہ کھلا بیاکھ ڈِزایِن تَوَے چھِ پٮ۪وان یہِ پَرناوہا أکی ساتہٕ مٔٹیٖریَل تہٕ وَنۍ سوٗزیو تیٚلہِ ہاں بہٕ سوزو پونٛسہٕ کیٚنٛہہ چھُنہٕ اَدٕ حظ تیٚلہِ بِہِو خۄدایَس حَوال